اَسَلامُ علیکُم وَرحمتُہ اللہ آز ونہو تۄہہِ بہٕ میون پسنٛدیٖدہ کھٮ۪ن چٮ۪ن یُس زَن چھُ کشمیٖری وازوان یَتھ منٛز یِوان چھُ رِستہٕ کَباب یَکھٕنۍ گۄشتاب میٚتھ ژیٖٹِنۍ یِم یِمن چھُ الگٕے مَزٕ یِم چھُس بہٕ زیادٕ تَر پَسنٛد کَران کھیٚنۍ خانٛدرَس پٮ۪ٹھ ییٚلہِ کٲنٛسہِ خانٛدَر چھُ آسان خانٛدار فیملی منٛز تمہِ دۄہ چھِ الگٕے مَزٕ یِوان اَتھ کھٮ۪نَس تِکیازِ تمہِ دۄہ چھِ آسان ژورو قٕسمَن ہٕنٛدۍ ژور نَفَر بِہِتھ ترٛامہِ پٮ۪ٹھ بیٚیہِ ییٚلہِ وازٕ چھِ یِوان سِنوٲرۍ ہٮ۪تھ سُہ چھِ تراوان وارِ وارِ سیُن اَکہِ وَارِ تراوان رِستہٕ بیٚیہِ وارِ تراوان یَکھٕنۍ بیٚیہِ وارِ تراوان کَباب بیٚیہِ وارِ تراوان مِتھ ژھیٹِنۍ بیٚیہِ وارِ گوشتاب تَتھ چھِ یِوان الگٕے مَزٕ کھٮ۪نَس یہِ چھِ مےٚ واریاہ زیادٕ پَسنٛدیٖدہ کھٮ۪ن